دُنیا چھِ واریاہ وسیٖل عریٖض تہٕ پانٛژھ مشہوٗر دُنیاہٕچ چھِ بینُ القوٲمی شہر چھِ نیی دہلی اِسلام آباد رِیاض نِیو یارک تہٕ بیٚیہِ لَندَن آ اَمہِ علاوٕ تہِ چھِ واریاہ شَہر دُنیاہَس منٛز یِم زَن مشہوٗر چھِ مگر یِم پانٛژھ ٲسۍ واریاہ خاص شَہر حظ